اَلسلام علیکُم ہے ارشاد صٲب چھُو حظ آ آ مےٚ ؤنۍتو اَکھ کَتھ ہے مےٚ حظ اوس اٮ۪مَرجَنسی اَسہِ چھُ خانٛدَر أکِس جایہِ تہٕ تِمن چھُ دۄدَس وُہ کِلوٗ تہٕ بیٚیہِ ژامنٮ۪س پنٛداہ کِلوٗ گژھیا اٮ۪رینٛج تُہٕنٛدِ دٔسۍ نہ وۄنۍ دۄد بیٚیہِ پیوٚو پَرٕ پیوٚو گژھیٛا اٮ۪رینٛج مےٚ چھُ بکار پَگاہ نہ نہ پہ پگاہ چھُ مےٚ بکار پگاہ صُبحٲے نہ مگر یہِ آبہٕ دۄد آسیم اوترٕکۍ پٲٹھۍ سُہ پَتہٕ پَتہٕ گٔے تِمن ہے اوترَے اوس نہٕ کیٚنٛہہ سُہ کیٛاہ اوس سُہ نَے مےٚ گٔے گَنٛدٕے تَتہِ تۄہی ہیوٚتمو نا اوترٕ تۄہہِ ییٚلہِ تۄہہِ ووٚنوُ کیٛاہ تھانٮ۪تھٕ ہے نہ وۄنۍ وۄنۍ کٔرۍ زِ مےٚ ہے یہِ چھُ پٮ۪ٹھٕ یا گاسَس ٲس پرٛابلِم آچھ نہ نیوٗ نیوٗل گاسہٕ چھُکھ دِوان ژٕ کِنہٕ ہوٚکھ گاسہٕ چھُکھ دِوان آ ہوٚکھَے گوٚو اَصٕل نیوٗل نہ تَتھ چھُ توٚن دۄد گژھان ژامَن کۄس چھے ژامَن کٲشرٕے چھا کَمَن گَگر گورٮ۪ن ہِنٛز گگر گورٮ۪ن ہٕںٛز ما چھِ أسۍ چھِ نَتہٕ ہٮ۪وان گگر گوٗ تِم چھا تۄہی نِش نِوان گگر گوٗرۍ آچھا ٹھیٖک ٹھیٖک مےٚ وَنتو اَکھ کَتھ یِنہٕ مےٚ نَسا یہِ چھُ کورِ مول بِچارٕ پٮ۪ٹھ چھِ أمۍ یِم فمبَس پٮ۪ٹھ کٔتۍمٕتۍ یِم پونٛسہٕ بہٕ کٔرۍمٕتۍ جمع وۄنۍ چھُ دۄپُن مےٚ دوٚپُن ہے یا چھِ دوٚپمَس ہے مےٚ تہِ میٛٲنۍ تہِ گٔے بیٚنے پَرواے چھُنہٕ کینٛہہ تہٕ وۄنۍ وَنتہٕ مےٚ اَکھ کَتھ ژٕ مگر وۄنۍ گژھِ آسُن تِمَن گژھِ مطلب سُہ کھَسُن رَتھِ اہن حظ آ تَتھ کیٛاہ تَتھ کیٛاہ شک بہٕ پَرواے چھُنہٕ کیٚنٛہہ تیٚلہِ گوٚو تُہۍ کٔرِو تیٚلہِ اٮ۪رنٛج ہے مہ مگر مےٚ چھُو نہٕ فر فرست کیٚنٛہہ مگر اگر تُہۍ لوڈ کیریرسٕے کَتھ سوٗزِو تِم پونٛسہٕ دِمو نہٕ بہٕ کینٛہہ تٔمۍ پونٛسہٕ دِمو نہٕ بہٕ کیٚنٛہہ بہٕ چھُسوَ وَنان یورَے لو لوڈ کیریر پونٛسہٕ دِمو نہٕ بہٕ یے وۄنۍ یے وُمرے نیوٗمَے دۄد ہے کیٛاہ چھُکھ آبہٕ پَتہٕ ترٛٲیزِ باقیَس آب چھُکھ نا ترٛاوان آب زیادٕ آ پَتہٕ ترٛٲیزِ آب بٕتھِ پَتہٕ کیٛاہ جہانَمس منٛز دزکھ رژھِ ہنا تہٕ پَتہٕ کیٛاہ گژھی اَتھ ترٛٲیزِ اَتھ ووٚنمَے مےٚ دوٚپمَے ییٚلہِ پگاہ کٲلۍکٮ۪تھ لوٗکَن ترٛاوَکھ تَتھ ترٛٲیزٮ۪کھ آب ہا چھا ٹھیٖک یا چھِ سُہ آب چلو گوٚو اَصٕل تہٕ مےٚ وَن تہٕ اکھ کَتھ تیٚلہِ یِمے بہٕ پانَے پَنٛنی گٲڑۍ بیٚتھ مےٚ وَنہٕ تھَوَکھ کَتٮ۪تھ وانسٕے پٮ۪ٹھ تھَوکھٕ کِنہٕ مےٚ چھُ گَرَے یُن یہِ تہِ گوٚو ٹھیٖکٕے بہٕ یِمَے تیٚلہِ گَرَے تہٕ مگر ریٹ کَر گۄڈنٮ۪تھٕے نہ نہ نہ یہِ چھُ یہِ چھُ کورِ مول اَتھ اَتھ چھی اَجر تَتھ دُنیاہَس منٛز تہِ یَتھ دُنیاہَس منٛز تہِ اے رۄپیہِ سۭتۍ کیٛاہ گژھٮ۪کھ بِچار تِمَن کیٛاہ گژھِ پَنٛداہ رۄپیہِ گژھِ نہٕ کَم پنٛدہَن کِلوٗوَن یہِ کیٛاہ چھُ اگر بہٕ گژھٕ نا گگر گورٮ۪ن گۄڈٕ بوز فیصل گوٗر زانہَن اۭں وۄنۍ ہا چھِنہٕ مےٚ تہِ وۄنۍ چھُنہٕ وار تور گژھنَس کیٚنٛہہ نَتہٕ گژھ ہا بہٕ تِمنٕے آ ژٕ چھُ کٕہۭنۍ گوٗر چھُنہ وَنان میون زامہٕ دۄد چھُ ژوٚک تہ وَن کٔمۍ ووٚن آز تام ووٚنا گوٗرۍ مےٚ چھُ زامہٕ دۄد ژوٚک وۄنۍ وَنتا مےٚ شاٹَس منٛز کرِکھا کیٚنٛہہ چانہِ سایڈٕ پَتہٕ کَرکھٕ وۄنۍ کینٛژاہ ہہ

نہ چٲنۍ ژامَنَے چھِ لگان اَتھ ژٕ کیٛاہ چھُکھ وَنان سُہ کھٮ۪م بہٕ نیٖجی وَ وۄنۍ چھُسَے بہٕ وَنان وۄنۍ اگر کَرٕہٲکھ کیٚنٛہہ تھوڑا ژامَن چلو ٹھی ٹھیٖک چھُ مےٚ وَنتہٕ اَکھ کَتھ فون نمبر کَرَے بہٕ وَٹسَپَس پٮ۪ٹھ سینٛڈ چھا ٹھیٖک ہے پَنُن ہہ کَرَے سُہ یَتھ نمبرَس بہٕ سَمکھَے تَتہِ بہٕ آسَے نا بیٚیِس نَفرَس سۭتۍ تٔمۍ سٕے کٔرۍزِ فون یہِ آسہِ گَری آ چلو بیٚیہِ چھُو ٹھیٖک اَدٕ سا بِہِو رۄبَس سوال پگاہ سَمکھَے بہٕ السلام علیکُم